ییٚتہِ حٕظ چھِ واریاہ جایہِ یِم اؠکٕسپور چھِ اؠکٕسپٕلور چھِ گژھنے اکھ حٕظ چھُ ییٚتہِ چھُ سَنٛگنَاڑ چھِ تَتہِ تہِ چھُ واریاہ یا رِ تَتہِ تہِ چھُ سُہٕ تہِ بَنِہا پِکنِک سُپاٹَس سُہٕ تہِ مگر سُہ چھُنہٕ سُہٕ تہِ بیٚیہِ چھُ بِیَاکھ پاناڑ چھُ تَتہِ تہِ چھِ تَپٲرۍ تہِ چھِ یارِ تَتھ تہِ چھِ سیٖنری واریاہ رٕژ تَتہِ چھُ تھزرَس پَتہٕ چھِ یِوَان گام تَتہِ بُنہٕ اَتھِ بیٚیہِ حٕظ چھُ اجدر اَجدر تہِ چھِ پِکنِک سُپاٹ مگر چھِی سۄ ییٚتہِ لوک چھِ أسۍ گژھان ییٚتہِ کہِ باقٕے چھُنہٕ اورٕکۍ تہِ اگر ییِہن سُہٕ تہِ بَنِہا پِکنِک سُپاٹ بیٚیہِ چھِ حٕظ چُھِ ییٚتہِ شِکارگَش چھُ شکارگشَ چھُ بوٚڑ بارٕ جنٛگل تتھ منٛز ہؠکن تتھ منٛز چھِ ہانٛگل تہِ تتھ منٛز چھِ واریاہ تہِ کینٛہہ جنٛگلی جاناوار یِم وٕچھنہٕ یِمن وٕچھُن چھُ کانٛہہ کانٛہہ چھُ یژھان تِم وٕچھُن تِم چھِ تَتہِ مگر سُہ چھُنہٕ وُنہِ اؠکٕسپٕلو ر گومُت کِہیٖنۍ اگر تِم ایٚکٕسپٕلور گژھِ ہن سٲری ییِہن ٹوٗرِِسٹہٕ ییِہن تِم تہِ وٕچھان تِتہِ تِم وٕچھن ییٚتہِ چھُ بُگمُڈ چھُ تپ تتھ چھِ وَنۍ یِم لڑکہٕ چھِ ییٚتہِ گژھان لوکل لڑکہٕ چھِ گژھان ٹریٚکِنگ کَرنہِ باقٕے چھِنہٕ تَتہِ اورٕکۍ اگر یِیہن چاہے نیٚبرِم ییِ ہا چاہے کانٛہہ بنٛگلا بِینٛگلور پؠٹھ یہِ ہا چاہے کانٛہہ چندی گڑھ پؠٹھ یہِ ہا چاہے کانٛہہ اَمرتسَر پؠٹھ یا اگر تِم اورٕکۍ یِیہن اِن فارین کَنٹری یَن ہٕنٛدۍ ییہن اُوت ییٚتہِ کَرِہن ٹریٚکِنگ یِمَن جایَن یِم تہِ گژھن اؠکٕسپٕلور یِم آسہٕ پِکنِک جایہِ مگر چھنہٕ یِم گورمنِٹ چھُنہٕ تَمہِ آیہِ سَزَن کِہیٖنۍ اگر گورمِنٹ سَزِ ہا تہِ یِم تہِ بَنہِ ہن یِمن نِش تہِ واتہِ ہن اتھ تہِ بَنہِ ہن پارکہٕ یِمن یِمن جایَن تہِ بَنہِ ہَن رٕژ رٕژ پارکہٕ سیٖنری چھِ یِمن واریاہ ییٚتہِ چھِ اَز چھِ پاناڈ أکِی جایہِ تتَھ چھُ منٛزس یَتھ دِل ہِیوو بنٲیِتھ دِلس منٛز چھُ آب بیٚیہِ چُھِ تَتھ اَندو اَندو سٲرسٕے رٕژ سیٖنری تَتھ چھِ اَندو اَندو یارِ سٲرسٕے سُہ چھُ واریاہ کینٛہہ رُت تَتہِ چھُ خۄش لَگن ییٚلہِ أسۍ لوکل چھِ گژھان توت پِکنِک تَتہِ چھُ واریاہ خۄش لگان تَتہِ چھُنہٕ ہؠکان اِنسان واپس وسِتھ کِہیٖنۍ تَمہِ پتہٕ چھِی بیاکھ تَتھ چھِ وَنان سنٛگنڈ سنٛگنڈ تہِ چھِ تَتہِ چھِ تھزرَس واریاہ تَتھ چھُ سڑک برابر توٚتام تَپٲرۍ حٕظ چھُ گُجَربٕستِی باقٕے چھُنہٕ کِہیٖنۍ اگر تِمَن نِش تہِ تَپٲرۍ تہِ کانٛہہ پِکنِک سۄ چھِ واریاہ تِکیٛاہ رٕز پِکنِک سُپاٹ مگر گژھان چھنہٕ تور پِکنِک اورٕکۍ چھنہٕ یِوان ٹوٗرِسٹہٕ چھِنہٕ تور ہؠکان وٲتِتھ کینٛہہ کیازِ سۄ چھنہٕ گٔمٕژ ایٚکٕسپٕلور تَمہِ آیہِ کہیٖنۍ تہِ اگر

نیچر کیُتھ چھُ ییٚتیُک کشمیٖرُک نیچر کیُتھ چھُ تمہِ پتہٕ حظ چھُ ییٚتہِ شِکارگتھ ترٛال تَتہِ تہِ حظ چھُ وارِیاہ تہِ کینٛہہ تَتہِ چھُ واریاہ جَنٛگلی جاناوار مگر اؠکٕسپٕلور چھِنہٕ گٔمٕتۍ کینٛہہ تَتہِ چھِ وۄنۍ یِمے لوکَل ووکَل گژھان یِمے چھِ تَتہِ وٕچَھان کَران اصل پٲٹھۍ باقٕے چھُنہٕ تتہِ اگر سۄ اؠکٕسپٕلور سۄ جاےٚ گژھِ ہا سۄ ٲس بٔڑ بار بہتریٖن ٹوٗرِسٹہٕ سُپاٹ ٹوٗرِسٹہٕ تَتہِ اگر ٹیوٗرِسٹہٕ اکھ توٚت ییِہے ٹوٗرِسٹہٕ ہیٚکہِ تَتھ کٔرِتھ ایٚکٕسپٕلور أسۍ أسۍ چھِ أسۍ چھِ یژھان اؠکٕسپٕلور سُہ کَرَو مگر کَرَان چھِنہٕ کینٛہہ أسۍ چِھ اِلتِجا کَرَان أسۍ چھِ گورمِنٹَس ونَان تُہۍ کٔرِہون سا تِم تِم جایہِ کٔرۍہُکھ تِم ایکٕسپٕلور کیازکہِ سٲری واتہِ ہن سٲری وٕچھہن رُت خُداے سٕنٛز قۄدرت کِژھ چھِ کشمیٖر کیُتھ چھُ اتھ چھِ ونَان یتھ چھِ ونَان تہِ کشمیٖرس یہِ چھُ جنت مگر چھُ یہِ پٔزِی ییٚلہِ تِم تِم جایہِ وٕچھن یِم چھِ کھسن صرف پہلگام یِم چھِ گُلمرگ گژھان یِم چھِ سُنمرگ گژھَان یِمن جایَن چھِنہٕ واتان کینٛہہ یِم چھِ یِمَن چھِ باسان یِم چھِ لوکَل جایہِ مگر یِم چھِ وٕچِھن لایق جایہِ کہِ یِم چھنہٕ ایٚکٕسپٕلور گَمژٕ تَمہِ آیہِ کِہیٖنۍ بیٚیہِ چھُ پانہٕ ییٚتہِ اجدر چھِ تَتہِ چھِ أسۍ چھِ وۄنۍ سکوٗل وکوٗل نِوان پکنِک پِکنِک توٗرۍ أسۍ چھِ لوکل گژھان تور تور چھِنہٕ ٹیوٗرِسٹہٕ یِوان کینٛہہ اگر تور ٹوٗرِسٹہٕ یِن تتہِ چُھِ واریاہ تَتہِ چھُ مٲدان تتہِ چھُ کِرکٹ گرٛاوُنٛڈ تَتہِ ییٚلہِ ٹیوٗرِسٹہٕ یِن تہٕ تَتہِ ہیٚکن گرٛاوُنٛڈس منٛز گنٛدِتھ تہِ تَتہِ چھُ واریاہ تہِ کینٛہہ مَزٕ لَگان تَتہِ چھُ نیٚرنَس دِل پتہٕ کَران کِہیٖنۍ تہِ بَس